وعلیکُم اسلام ٹھیٖک چھا اَہَن حظ ٹھیٖک پٲٹھۍ خۄش پٲٹھۍ اَہَن حظ ٹھیٖک پٲٹھۍ اَچھا اَسہِ چھِ کَنڈابوہری اَسہِ چھِ زٕ ترٛےٚ زٕ ژور قٕسٕم چاے تہٕ یۄس تۄہہِ پَسنٛد یِیوٕ سۄ دِمہو کیٛازِ زیادٕ زیادٕ چاے چھِ گژھان کنٛڈاگوری میٖٹھ تہِ اَصٕل تہِ کَم تہِ گژھان مَزٕ تہِ چھُ دۄد تہِ کَم گژھان سۄ چھِ بَڈٕ بہتریٖن چاے زیادٕ زَن قۭمَتھ یُس زَن ییٚتہِ وَنان چھِ أسۍ چھِ وَنان اَتھ کنٛڈا گوٗری چھُ زیادٕ بہتریٖن چاے تَتھ سۭتۍ چھِ أسۍ یِم گژھان وُنکٮ۪ن ٲٹھ شیٚتھ کِلوٗ تہٕ باقٕے گٔے شےٚ ہَتھ ژور ہتھ ترٛےٚ ہتھ یہِ چھُ چایَن ہٕنٛز فرق آسان یِتھٕ پٲٹھۍ زَن مٮ۪وَس منٛز فرق چھِ آسان یہِ ہسا یہِ مہارٲجی کیسری ڈیٚلِشَس ترٛیٚیل یِتھٕ پٲٹھۍ چھُ چایَن منٛز تہِ یِہَے فرق آسان یہِ حظ بَنہِ سَتھ ٲٹھ ساس رۄپیہِ اَتھ منٛز چھِ آسان دٔہ کِلوٗ چاے اَہَن حظ سۄ چھِ بَنان سۄ چھےٚ نا درٛۅج واراہ چاے چھِ یہِ درٛۅج مگر بہتریٖن چاے گٔے کَنٛڈاگوٗری چاے زیادٕ یۄس چاے پَسنٛد سۄ گٔے یِہَے کَنٛڈا گوٗری چاے چھِ اَسہِ پسنٛد یِم لُکھ کَران پسنٛد کیٛازِ یہِ چھِ قۭمتی چاے مگر ہُپٲرۍ چھِ یہِ فٲیدٕ دِوان یہِ چھِ کَم گژھان تیٚلہِ چھُ اتھ مَزٕ تہِ آسان دۄد تہِ کَم گژھان تہٕ یہِ چھِ لُکھ زیادٕ پَہَم پَسنٛد کَران وۄنۍ یۄس تۄہہِ چاے پَسنٛد گژھِ تہٕ سۄ چایے نِیِو تُہۍ ییٚتٮ۪ن یۄس زَن اگر تُہۍ یِہَے پَسنٛد آیوٕ تہٕ سۄے چاے نیٖتَو آ تاج تاج محل تہِ چھِ باقٕے باقٕے قٕسٕم تہِ چھِ یۄس تۄہہِ ییٚتہِ پَسنٛد لَگوٕ سۄ اَکھ نیٖتو تُہۍ سۄ حظ چھِ گژھان بوٚڈ چھِ گژھان یُس یہِ کِلوٗ چھُ آسان سُہ چھُ گا کَران کَران أسۍ سُہ گوٚو شےٚ ہَتھ شےٚ ہَتھ رۄپیہِ نہَ حظ سُہ چھُ گژھان ترٛےٚ ہَتھ تَتھ چھِ آسان اوٚڑ کِلوٗ منٛز سُہ چھُ گژھان ترٛےٚ ہَتھ یہِ چھِ گژھان شےٚ ہَتھ شےٚ ہَتھ بۄنٕے تہِ کَرہوس پرواے چھُنہٕ کیٚنٛہہ یہِ گٔے نہَ یہِ گٔے تاج محل تاج محل تاج محل چاے یَتھ چھِ یہِ گٔے پَسنٛد چاے یہِ چھِ بَڈٕ میٖٹھ چاے اَصٕل دِوان یہِ لَذت وَزت چھِ آسان اَتھ ٹھیٖک اگر تۅہہِ یِہَے پَسٛنٛد کٔرِو تہٕ سۄ نیٖتَو وۅنۍ تُہۍ کَرٕ وٲتِو اور آ یہِ چھُ یہِ چھُ پرٛتھ کانٛہہ چیٖز ییٚتہِ ایٚویلیبُل چھُ پرٛتھ کانٛہہ چیٖز ڈرٛے فرٛوٗٹ تہِ چھُ دالچیٖن والچیٖن یہِ چھُ گژھان اگر زَن یہِ اوٚڑ کِلوٗ سُہ گَژھِ پانٛژھ ہَتھ کِلوٗ گژھِ ساس اَہَن حظ سُہ گوٚو ستھ اَچھا تُہۍ کٔژِ بَجہِ وٲتِو ساڑِ ژوری وٲتِو تُہۍ تی ہا اَچھا اَدٕ سا بِہِو خۄدایس حوال چلو حظ